وعلیکُم اسلام تۄہہِ چھُو فاریٚن ٹوٗرِسٹہٕ کۭتیاہ چھُو تۄہہِ ییٚتہِ کۭتیاہ ٹوٗرِسٹ چھُو باہ ٹوٗرِسٹ ادٕ کیٛاہ تۄہہِ کَمرٕ کٔژ چھُو ضروٗرت تۄہہِ

ژور کَمرے یا تۄہہِ چھُو سِنگٕل ضروٗرت کِنہٕ ڈَبَل ٹھیٖک چھُ کَمرَس مَنٛز کیٛاہ کیٛاہ فیسَلٹی گَژھِ آسٕنۍ تۄہہِ کیٛازکہِ اَسہِ چھِ ییٚتہِ آسان فور سِٹار تہٕ فایِو سِٹار روٗم تۄہہِ چھُو ضروٗرت فور سِٹار کِنہٕ پانژھ سِٹار یُس فور سِٹار چھُو تَتھ مَنٛز آسِو نہٕ برٛیک فاسٹ کِہیٖنٛۍ تہِ آ یُس فَیٚو سِٹار آسہِ تَتھ منٛز آسِو تۄہہِ بریٚک فاسٹ تہِ لَنچ تہِ ڈِنَر تہِ بیٚیہِ آسِو گیٖزَر تہِ پاوَر سَپلاے تہِ آسِو اے سی تہِ آسِو ٹھیٖک بیٚیہِ بیٚیہِ ما چھو تۄہہِ ضروٗرت کیٚنٛہہ

برٛیک فاسٹِس مَنٛز مِلیو تۄہہِ صبحے ژوٛٹ پراٹھٕ بیٚیہِ میلِوٕ تۄہہِ دال بیٚیہِ میلِوٕ تۄہہِ چاے بیٚیہِ اَگر یِم برٛیٚڈ یِمَن برٛیٚڈ تہِ آسہِ ضروٗرت برٛیٚڈ تہِ ہیکیٚکھ میٖلِتھ آ لَنچَس مَنٛز میلِوٕ تۄہہِ یِمَن ویٚج تہِ تہٕ بیٚیہِ نان ویٚج تہِ تہِ چھِ یِمَن پنٕنۍ مَرضی یِم کھیٚنا ویٚج تہٕ نان ویٚج ڈِنرَس مَنٛز تہِ میٚلہِ یِمَن ویٚج تہٕ نان ویٚج رِستہٕ آسَن کَباب آسَن روگَن جوش آسہِ ویٚجَس مَنٛز آسیٚکھ ژامَن دال ہاکھ یِمَن آسہِ تَتہِ ٹاویٚل تہِ گیزَر تہِ گَرَم آب تہِ میلیٚکھ ٹھنٛڈ آب تہِ میلیٚکھ پاوَر سَپلاے تہِ چھَکھ تَتہِ بیٚیہِ آسیٚکھ برٛیٚش تہِ تورے صابَن تہِ تورے بیٚیہِ بیٚڈ شیٖٹ ویٚڈ شیٖٹ سٲلِم کیٚنٛہہ آسَن نٔے شےٚ ساس رۄپیہِ گَژھیٚو تۄہہِ فایِو سِٹارَس ترٛےٚ ساس رۄپیہِ گَژھیٚو تۄہہِ فور سِٹارَس آ فایِو سِٹارٕے چھا کَرُن تۄہہِ کَر چھُو یِمَن کَر چھِ یِم کَمرٕ ضروٗرَت پَگاہ ٹھیٖک تۄہہِ چھُو پَتاہ یہِ ہوٹَل چھُ سۄنہٕ مَرگہِ پیٚٹھٕ زٕ کِلو میٖٹَر دوٗر آ آ یِمَن یَمَن اگر یِمَن کیٚب تہِ آسہِ ضروٗرَت سۄ تہِ ہیٚکو أسۍ یِمَن دِتھ یِمَن چھا ژور کَمرٕ ضروٗرَت یِم چھا یِمَن مَنز کٔژ چھِ میٚل کٔژ چھِ فیٖمیٚل کۭتیٛاہ چھِ میٚل

ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک بیٚیہِ ما چھُو تۄہہِ یِمَن خٲطرٕ کیٚنٛہہ ضروٗرَت لِفٹ تہِ چھُو سٲنِس یَتھ مَنٛز ٹھیٖک چھُ چلو بِہِو تیٚلہِ خۄدایَس حوالہٕ تیٚلہِ أنۍزِہوکھ پَگاہ یِم